السلام عليكم ورحمة الله وبركاته ییٚتہِ ہسا چھ واریاہ بے روزگٲری ییٚتہِ ہسا چھُنہٕ فیسلٹی تیٖژہ کینٛہہ ییٖژہ آسٕنۍ گٔژھ ییٖژھ باقیَن سٹیٹن منٛز چھِ آسان ییٚتہِ ہسا چھِ بے روزگٲری تیٖژہ وۄنۍ ہسا چھِ سٲری لڑکہٕ آسان بِہِتھ گری